یُس میٛانہِ خٲطرٕ نَژنُک دۄہ اکھ یادگار چھُ اوسمُت بیٚیہِ اکھ سُہ مطلب دۄہ ییٚمہِ یُس دۄہ مےٚ یادگار چھُ واریاہ سُہ چھُ ییٚمہِ دۄہ اَسہِ سکوٗلَس منٛز ییٚلہِ أسۍ ٹینتھس ٲسۍ پَران ییٚمہِ دۄہ اَسہِ ٹینتھٕ کیٚن بَچن ہٕنٛز فِیرویل پارٹی ٲسۍ تہٕ سُے چھُ مےٚ روٗدمُت اکھ یادگار دۄہ وَنو أسۍ بیٚیہِ یُس اَسہِ تَمہِ دۄہ روٚف نَژُن چھُ کوٚرمُت سُے چھُ میٛانہِ خٲطرٕ اکھ یادگار نَژُن روٗدمُت ؤنیُستام تِکیٛازِ تَمہِ دۄہ آسہٕ أسۍ پَنٕنہِ کَلاسہٕ چہِ ساریٚے کورِ رٔلِتھ تہٕ پَتہٕ کَریو اَسہِ سُہ روٚف نَژُن تہٕ سُے چھُ میٛانہِ خٲطرٕ اکھ یادگار نَژُن روٗدمُت بیٚیہِ سُے دۄہ ییٚمہِ دۄہ اَسہِ ٹینتھٕ کیٚن بَچن ہٕنٛز فِیرویل پارٹی ٲسۍ تِکیٛازِ أسۍ ٲسۍ تَمہِ دۄہ پَنٕنۍ سٲری دوس رٔلِتھ تہٕ بیٚیہِ ٲسۍ أسۍ یم کٔلاسَس منٛز ٲسۍ پَران بَچپَنہٕ پیٚٹھٕے نَرسٔری پیٚٹھٕے ٹینتھس تام تِم دوس ٲسۍ أسۍ سٲری میٖلِتھ تہٕ تِتھٕ کٔنۍ ٲسۍ أسۍ میلیمٕتۍ تَمہِ دۄہ گۄڈٕنِچہِ لَٹہِ ییٚمہِ دۄہ اَسہِ سۄ پارٹی ٲسۍ ٹینتھٕچ تہٕ تَمہِ دۄہ اَسہِ اَسہِ کوٚر تَمہِ دۄہ سُہ روٚف نَژُن سُہ چھُ اَمہِ خٲطرٕ یادگار تِکیٛازِ تَمہِ دۄہ ٲسۍ اَسہِ سارنِین پَنٕنیٚن کَلاس چیٚن کوریٚن تہٕ بیٚیہِ پَنٕنین دوسَن ہِوِی پَلو لٲگِتھ تہٕ بیٚیہِ ٲسۍ تِمَے تِلہٕ دار پیھرن لٲگِتھ یِم تَتھ روٚفِس چھِ لاگان مےٚ باسان مےٚ آسہِ نہٕ تِتھٕ کٔنۍ کُنی جایہِ بیٚیہِ نوٚژمُت تہٕ نہَ چھُم ازتانۍ نوٚژمُتُے تہِ تِتھٕ پٲٹھۍ کُنہِ جایہِ میٛانہِ خٲطرٕ چھُ سۄ اکھ یادگار نژُن بَنیٛومُت یُس اَسہِ تَمہِ دۄہ تَتھ دۄہس پیٚٹھ کوٚر تہٕ میٛانہِ خٲطرٕ چھُ سُہ دۄہ اَمہِ باپَتھ یادگار تِکیٛازِ تَمہِ پیٚٹھٕ چھِنہٕ أسۍ زٕنٛہٕے تہِ نہٕ تِتھٕ کٔنۍ میلے مٕتۍ سٲری دوس یِتھٕ کٔنۍ أسۍ تَمہِ دۄہ میلے تِتھٕ کٔنۍ چھِنہٕ اَسہِ زٕہٕنٛے تہِ تَنہٕ پیٚٹھٕ زانٛہہ زانٛہہ میلے مٕتۍ بیٚیہِ یِتھٕ کٔنۍ سٲری کَلاسٕکۍ بَچہٕ یا پَنٕنۍ دوس سٲری تَنہٕ پیٚٹھ میلے نہٕ أسۍ زٔہٕنٛے تہِ تِتھٕ کٔنۍ تَوے چھُ سُہ میٛانہِ خٲطٕرٕاکھ یادگار دۄہ بیٚیہِ چھُ سُہ روٚف میٛانہِ خٲطرٕ اکھ یادگار روٚف تِکیٛازِ تَمہِ دۄہ ٲسۍ أسۍ پَنٕنہِ کَلاسہٕ چہِ ساریٚے کورِ تہٕ سٲری دوس رٔلِتھ اوس روٚف کران تہٕ پَنٕنہِ کَلاسہٕ چہِ ساریٚے کورِ رٔلِتھ تہٕ پَنٕنہِ کَلاسٕکۍ سٲری دوس رٔلِتھ چھَ اَسہِ سُہ دۄہ مَناومُت تہٕ تَمہِ خٲطرٕ اوس اَسہِ ووٚتمُت اکھ ریٚتھ تَیٲری کران تہٕ سُہ سُہ دۄہ چھُ مےٚ اَوے یوٗتاہ یادگار زِنٛدگی ہُنٛد سُہ خوٗبصوٗرتھ دۄہ سُہ چھُ مےٚ تَوے یوٗتاہ یادگار تِکیٛازِ تَمہِ خٲطرٕ ٲسۍ اَسہِ واریاہ زیادٕ محنت کٔرمٕژ تہٕ سُہ دۄہ بَنیو میٛانہِ خٲطرٕ اکھ زِنٛدگی ہُنٛد اکھ یادگار دۄہ یُس مےٚ ؤنیُستام چھُ یاد تہٕ میٛانہِ خٲطرٕ چھُ سُہ دۄہ اکھ خاص دۄہ تَمَے موٗجوٗب چھُ سُہ میٛانہِ خٲطرٕ سُہ دۄہ اکھ خاص دۄہ بیٚیہِ اکھ یادگار دۄہ